تِم لُکھ یِم زَنہٕ سٲنِس کَلچَرَس شیپ دِنَس منٛز مدتھ کٔر سٲنِس رِیاستَس تَتھ منٛز چھُ گورمٮ۪نٛٹُک اَکھ واریاہ اہم رول یوان یِمو کٔر لُکَن رَنٛگہٕ رَنٛگہٕ مدتھ تہٕ ووت لوٗکَن تام واریاہ زیادٕ فٲیِدٕ سۄ زٔمیٖن یۄس آز تام بنجر ٲس تہٕ تَتھ پٮ۪ٹھ تہِ چھِ آز فصل وۄپدان تہٕ چھِ کٔشیٖرِ سۭتۍ سۭتۍ سٲرۍسٕے ہِنٛدُستانَس ییٚمہِ فصل فرہم کرنہٕ یِوان گورمٮ۪نٛٹَن کٔر رَنٛگہٕ رَنٛگہٕ پرٛوگرام یِمو سۭتۍ زَنہٕ لُکھ اٮ۪ویر گژھن تہٕ بیٚیہِ کَرٮ۪ن تِم سِکیٖم یِمو سۭتۍ زَنہٕ عام لُکَن فٲیِدٕ واتہِ کِسانَن تہِ فٲیِدٕ واتہِ گورمٮ۪نٛٹَن کٔرۍ واریاہ زیادٕ پرٛوگرام نَشِر ریڈیوَس پٮ۪ٹھ تہِ ییٚمہِ سۭتۍ زَنہٕ لُکھ گَرِ بِہِتھ چھِ ہٮ۪کان مُختلِف بیٛالٮ۪ن ہٕنٛدٮ۪ن قٕسمَن کھادَن ہٕنٛز تہٕ دَوہَن ہٕنٛز زانکٲری حٲصِل کٔرِتھ